اَسلامُ علیکُم وعلیکُم سَلام اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک ٹھیٖک یہِ اَسہِ حظ ٲس میٚٹِنٛگ تُلٕنۍ آ پَنٕنِس مَکانَس خٲطرٕ واریاہ اَصٕل میٚٹِنٛگ اَسہِ گَژھِ آسٕنۍ پرٛتھ کٲنٛسہِ کَمرَس فِٹ اَسہِ چھِ کَمرٕ دَہ باے باہ پرٛتھ کانٛہہ ژور کَمرٕ دَہ باے باہ چھِ ژور کَمرٕ بیٚیہِ چھِ گَلی خٲطرٕ تہِ میٚٹِنٛگ وُِچھِنۍ ہیٚرِ خٲطرٕ تہِ میٚٹِنٛگ وُِچھِنۍ تۅہہِ نِش ہیٚکیٛاہ اَصٕل میٹِنٛگ اَیٚویلیبٕل ٲسِتھ بیٚیہِ چھِ تھٔرموکول ضروٗرت یہِ یِمنٕے کَمرَن ژورَن خٲطرٕ ٹھیٖک بیٚیہِ یہِ اَسہِ چھِ مطلب أسۍ ہیٚکو نہٕ یہِ پانہٕ ترٛٲوِتھ کیٚنٛہہ تِکیٛازِ کہِ یہِ گَژھِ اَسہِ واریاہ زیادٕ فِٹ گَژھٕنۍ کیٛاہ تُہۍ ہیٚکوا اَسہِ اوٗرے سوٗزِتھ میٚٹِنٛگ مطلب یِم بیٚہناوَن ییٚتہِ ترٛاوَن میٚٹِنٛگ اَہَن حظ بیٚیہِ چھِ پرٛدٕ تہِ تَتھ خٲطرٕ میٚچِنٛگ ضروٗرت ژوروٕنی کَمرَن بیٚیہِ چھِ تٔکیہِ تہِ ضرٗورت میٚچِنٛگ ژوروٕنی کَمرَن چَلو ٹھیٖک تُہۍ کَر حظ چھِو آسان ایٚویلیبٕل اَتہِ ٹھیٖک تہٕ بیٚیہِ یِمَن ژورَن کَمرَن کوٗتاہ مطلب کَس کَس میٚٹِنٛگ چھِ تۅہہِ نِش ایٚویلیبٕل تقریٖباً آسہِ نا چَلو حظ ٹھیٖک چَلو تیٚلہِ کَرو أسۍ پَگاہ وِزِٹ تہٕ چَلو حظ ٹھیٖک شُکریہ اَسلامُ علیکُم